ییٚتہِ حظ چھِ اَسہِ سٕژٕ مِشیٖن ییٚمہِ سۭتۍ أسۍ مطلب فِراک چھِ ہیٚکان سُیِتھ شَلوار تہِ ہیٚکان سُیِتھ فار ایٚکزامپٕل قمیٖز یَزار تہِ ہیٚکان سُیِتھ فیرَن ساروٕے کھۄتہٕ سَخ چھُ گژھان اَسہِ یہِ فِراک سُوُن کیازِ کہِ تَتھ چھِ آسان واریاہ أڑۍ چھِ آسان ڈِزینٛگ سوٕنۍ تَتھ چھُ لگان اَسہِ واریاہ ٹایم چھُ لگان تَتھ فراکھ فِراکس سُونَس کیازِ کہِ أڑۍ چھِ دَپان اَمبریلا أڑۍ چھِ آسان ایے شیپ تہٕ کیازِ کہِ تتھ چھُ اَسہِ واریاہ ٹایم لگان شَلور تہِ چھِ ہیٚکان سُیِتھ مَگر تَتھ چھُنہٕ توٗتاہ ٹایم لگان کیٚنہہ یوٗتاہ ٹایم فِراکس چھُ لگان قمیٖز شَلور تہِ چھِ ہیٚکان سُیِتھ پینٹ شٲٹ تہِ مَگر زیادٕ یہِ سَخ چھُ اسہِ گژھان صرِف فِراک سُوُن کیازِ کہِ تَتھ چھُ پیٚوان واریاہ یہِ